السلام علیکُم ورحمۃ اللہ ٹھیٖک چھِو حظ آ بہٕ تہِ حظ ٹھیٖک تُہۍ ؤنِو مےٚ کیب چھےٚ حظ ایٚولیبٕل مےٚ اوس پَہلگام تانۍ گژھُن اَہن حظ نہ حظ صبُحس حظ چھُ اِنشاءاللہ گژھُن سَتھ بَجے نیرو اِنشاءاللہ اَہن حظ اولڑ چوک کۄپوارا حظ اۭں تَتہِ کٔرِو تُہۍ پِک تَمہِ پَتہٕ نیرو أسۍ اِنشاءاللہ اَہن حظ آ أسۍ ہے چھِ پانٛژھ نَفر اَکٕے کیب حظ پانٛژھ واتو ٹھیٖک چھٕے حظ اچھا وٲتوٕ حظ تُہۍ صبحٲے ساڑِ شیٚیہِ حظ وٲتزیٚو تُہۍ سَتہِ بَجہِ نیرو أسۍ تیٚلہِ اِنشاءاللہ اَہن حظ پہلگامٕے چھُ گژھُن پہلگام اَہن حظ اَگر حظ تُہۍ تھوڑا جلدی پَہم یِیو ساڑِ شیٚیہِ برۄنٹھٕے واتیو کیازِ کہِ پَتہٕ آسہِ ٹریفِک جام تہِ آسہِ پَتہٕ حظ تھوڑا اَگر تُہۍ کوٗشِش کٔرِو جلدی واتنَس اَہن حظ آ اَہن حظ جلدی حظ وٲتزیٚو تُہۍ تیٚلہِ مہربٲنی کٔرِتھ پَتہٕ نیرو أسۍ ٲٹھ بَجے اَہن حظ سَتھ بَجے حظ ٹھیٖک چھِ حظ تیٚلہِ کیاہ حظ نہ حظ نہ بہٕ حظ کرو تۄہہِ پیمینٹ ؤنکیٚنسٕے اَہن حظ اَہن حظ آ تُہۍ أژوٕ حظ سُلہِ اۭں کیب پَنٕںۍ ہیٚتھ پہلگام چھُ گژھُن ساڑِ شیٚیہِ برونٹھٕے وٲتزیٚو تھوڑا کٔر زیٚو کوٗشِش جلد پَہم واتنَس ٹھیٖک چھُ حظ تیٚلہٕ اَدٕ حظ السلامُ علیکُم